پٔتمہِ لَٹہِ یُس زَن مےٚ پروڈَکٹہٕ آرڈر کَرے اَسہِ سُہ درٛایو واریاہ زیادٕ اَصٕل اَمہِ سۭتۍ اوس مےٚ بروسہٕ بَڑیومُت کہِ نہ یُس زَن آن لاین شاپِنگ چھُ اَمہِ پٮ۪ٹھ چھُ اَسہِ واریاہ زیادٕ رٕتۍ تہِ جان پروڈَکٹٕس ہٮ۪کان أسۍ آرڈر کٔرِتھ یِم زَن نہٕ بازرٕ اَسہِ آسٲنی سان دٔستِیاب چھِ آسان کِہینۍ تہٕ أتھۍ شان شوکی منٛز کٔر مےٚ میٖشو پٮ۪ٹھ اَکہِ دۄہ اکھ چَپل آرڈر تہٕ یُس زَن فوٹٕووَس پٮ۪ٹھ واریاہ زَن رٕژ تہٕ خوٗبصوٗرت ٲس باسان سُہ ٲس تَمیُک قۭمَتھ اوس ٹھیٖک ٹھاکٕے نہ اوس کَم نہ اوس زیادٕ ساڑَن ژورَن ہَتَن ٲس سُہ چَپٕنۍ تہٕ مےٚ دوٚپ تَتھ ٲسۍ چوٗنٛکہِ واریاہ زیادٕ اَصٕل رِوِو آمٕتۍ تہٕ مےٚ دوٚپ چَلو بہٕ تہِ کَر یہِ اَکھ آرڈَر تہٕ یُتھ زَن مےٚ آرڈَر کوٚر تہٕ یُس سُہ گۄڈنیٚتھٕے چوٗنٛکہِ تَمیُک یُس آڈرُک مےٚ وَکھ اوس مےٚ تام واتنُک سُہ اوس تَتھ ہاوان بہہ آگسٹہٕ مگر سُہ ووت مےٚ پَنٛداہ آگَسٹَس تام گۄڈٕنٮ۪تھٕے یُس تَمیُک اَکھ چیٖز مےٚ ٹھیٖک باسیٛو نہٕ کِہیٖنۍ کہِ ڈیٚلِؤری کٔرٕکھ نہٕ تٕمو ٹایمَس پٮ۪ٹھ کِہیٖنۍ تٕمو کٔرٕکھ واریاہ زیادٕ لیٹ ڈیٚلِؤری تہٕ یُس زَن أکِس اِنسانَس زَن گۄڈنٮ۪تھٕے ناخۄش چھُ گژھان تِکیٛازِکہِ کانٛہہ چیٖز یُس اِنسانَن آرڈَر آسہِ پوٚرمُت تَتھ خٲطرٕ پونٛسہٕ آسَن پے کٔرۍ مٕتۍ سُہ چھُ دَپان تہِ یہِ چیٖز گوٚژھ مےٚ تام جلد از جلد واتُن اگر نہٕ أسۍ جلد واتہِ توتہِ یُس زَن کَمٹِڈ ٹایِم لایِن چھِ آسان یُس زَن تم وقت چھِ اَسہِ پرٛووایِڈ کَران تَتھ وقتَس تام گژھِ تُہۍ اَسہِ تام واتُن چلو خیر وَنس تہِ آرڈَر ووت مےٚ تام پَنٛداہ اَگَستہٕ بہٕ چھَس واریاہ زیادٕ خۄش کہِ مےٚ چھِ آڈَر رِسیٖو کَرُن تہٕ یُتھُے مےٚ پارسَل کھُلو میون موٗڈ ووٚں پارسَل وُشتٕے خراب تِکیٛازِ تہِ پارسَلٕچ حالت ٲس واریاہ زیادٕ خراب تَتھ چھُ تَتھ اوس مِٹ گٔمٕژ تَتھ پارسَلَس مےٚ دوٚپ چَلو وۄنۍ کینٛہہ چھُنہٕ پَرواے سَفرَس منٛز چھِ آسان چوٗنٛکہِ یہِ آرڈَر چھُ واریاہ دوٗرِ پٮ۪ٹھ یِوان یہِ چھِ واریاہ دوٗر دوٗرِمو رِیاستو پٮ۪ٹھ اَسہِ تام واتان مےٚ کوٚر سُہ تہِ اِگنور تہٕ تیٔمۍ پَتہٕ کٔر مےٚ کٲم یُتھُے مےٚ پارسَل پَنُن کھُلوو تہٕ یِتھُے مےٚ چَپٕلۍ وٕچھ تَتھ اوس اَدلہٕ بَدلہٕ چَپلِہ کھۄر تَتھ منٛز تھوٚمُت تمو تہٕ یُس زَن مےٚ پَسنٛد اوس آمُت تَمیُک اَکھ کھۄر تہٕ بیٚیہِ اوس بیٛاکھ کھۄر یُس نہٕ زَن مےٚ آرڈَر اوس کوٚرمُت کِہیٖنۍ تہٕ سایز تہِ اوس نہٕ تَتھ میانہِ اٮ۪کاڈِنٛگ کِہیٖنۍ چوٗنٛکہِ مےٚ اوس پانٛژھ نمبر لَگان تمو اوسُکھ تَتھ شےٚ نَمبَر سوٗزمُت یُس زَن مےٚ بٔڑ ٲس گژھان تہٕ یُس مےٚ کَلَر اوس چوٗز کوٚرمُت کَلَر تہِ اوس نہٕ سُہ تہِ نہٕ کِہیٖنۍ تہٕ تمہِ باوجوٗد اوس نہٕ تمۍ پرٛوڈَکٹٕچ کالٹی تہِ رٕژ کِہیٖنۍ یُس زَن واریاہ زیادٕ مےٚ ناخش گٔے تہٕ امہِ سۭتۍ یُس میون بُروسہٕ اوس بَڑیومُت اَتھ آنلاین شاپِنٛگ خٲطرٕ سُہ گوٚو واریاہ زیادٕ مطلب بُروسٕے پھُٹھ مےٚ تٔمۍ سۭتۍ خٲر وَنۍ کیٛاہ کَرہو وَنۍ دَپے مےٚ بہٕ کَرٕ یہِ آرڈَر کٮ۪نسَل یہِ کَرٕ بہٕ تِمَن واپَس سٮ۪نٛڈ مگر تمو اوسُکھ ٹایم تھومُت کہِ ترٛٮ۪ن دۄہَن تام ہیٚکِو تُہۍ یہِ آرڈَر کٮ۪نسَل کٔرِتھ تہٕ تۄہہِ مِلیو اَمیُک رِفنٛڈ تہٕ ترٛےٚ دۄہ یوٚتام گٔے تہٕ کٕہٕنۍ تہِ آو نہٕ واپَس آرڈَر نِنہٕ خٲطرٕ تہٕ نہ مِلیٛو مےٚ تَمیُک کانٛہہ رِفنٛڈ تہٕ بہٕ گٔیَس واریاہ زیادٕ ناخۄش اَمہِ خٲطرٕ کہِ مےٚ کوٚر تمَن ہٕنٛز ہیلٕپ لاین پٮ۪ٹھ تہِ فون تِمو دوٚپُکھ أسۍ سوزو پَنُن ڈیٚلؤری باے یُس یہِ آرڈَر واپَس پِک کَرِ تہٕ أسۍ سوزو تۄہہِ اَمیُک أمۍ تہِ پونٛسَن ہُنٛد رِفَنٛڈ مگر تمو سوزُکھ نہٕ سُہ مےٚ واپَس کِہیٖنۍ تہٕ یُس زَن مےٚ بالکُل پَسنٛد آو نہٕ کِہیٖنۍ اَمہِ خٲطرٕ گٔیَس بہٕ واریاہ زیادٕ اُداس تہٕ میون یُس یہِ ایٚکٕسپیٖریَنٕس روزے أمۍ آنلاین شاپِنٛگ ہُنٛد مےٚ مۄکلیٛو تمہِ پٮ۪ٹھ بروسٕے تہٕ وۄنۍ چھَس بہٕ وُمید کَران کہِ ینہٕ وٲلِس وقتَس منٛز اگر بہٕ کانٛہہ تہِ آرڈَر کَرِ سُہ گَژھِ نہٕ مےٚ تیُتھ نیرُن کِہیٖنۍ یُس زَن مےٚ چَپٕنۍ درٛاے تِکیٛازِکہِ تمہِ سۭتۍ یُس میون دِل چھُ سُہ گوٚو واریاہ زیادٕ ناخۄش باقٕے آ باقٕے چھُ ڈِپینٛڈ کَران تُہۍ کمہِ سایٹہِ پٮ۪ٹھ چھُ شاپِنٛگ کَران کمۍ اٮ۪پلِکیشنہٕ پٮ۪ٹھ چھُ شاپِنٛگ کَران حالانٛکہِ یُس زَن میٖشوٗ چھُ سُہ چھِ واریاہ رٮ۪جِسٹٲڈ سُہ چھِ گور رَجِسٹٲڈ ایپلِکیشَن مگر تمہِ باوَجوٗد تہِ درٛاو نہٕ مےٚ تَمیُک پرٛوڈَکٹہٕ صحیح کِہیٖنۍ تہٕ نہٕ مونُکھ تِمو پَتہٕ نہٕ کوٚرُکھ تمو رِفَنڈٕے تَتھ تہٕ نہ کوٚرُکھ تٕمو تَتھ رِٹٲرٕن پالسی تَتھ ایٚپلاے یہِ روٗد میون ایٚکٕسپیٖریَنس میٖشو پٮ۪ٹھ آرڈَر کَرنُک